آ گِنٛدُن درٛۅکُن چھُ واریاہ زیادٕ ضروٗری تہٕ اگر سانٮ۪ن ایٚرِیاہَن منٛز ییٚتیُک بَچہٕ چھُ واریاہ زیادٕ گِنٛدان تِم چھِ زیادٕ موبایلس کُن آسان کِہیٖنٛۍ مےٚ باسان اَمہِ سۭتٮ۪ن چھُ اِنسانَس اگر أسۍ وُچھو اَمیُک کیٛاہ فٲیدٕ چھُ اَمہِ سۭتۍ چھُ صحت روزان بِلکُل ٹھیٖک پٔکِتھ ؤکِتھ چھُ ہٮ۪کان اِنسان چھُ روزان ایکٹیٛوٗ پرٛتھ کُنہِ منٛز یِم چیٖز چھِ اَمیُک فٲیدٕ